ہٮ۪لو اَسلام وعلیکُم ٹھیٖک پٲٹھۍ چھُو اہن حظ آچھا روڈُک روڈُک گژھیٛا سایٹُکٕے چھُوا تُہۍ ژھانٛڈان کِنۍ نَہ تُہۍ چھُو ژھانٛڈان ہُہ زمیٖن مگر سُہ گژھیو نَہ واریاہ درٛوگ سُہ گژھِ واریاہ درٛوگ سایٹہٕ ہُنٛد سایٹہٕ ہُنٛد زمیٖن چھُ گژھان اَِسہِ کَرور کَرور چھِ گژھان کنال اَکھ کنال پیٚیو تۄہہِ کَرورَس تۄہہِ کٔژ کٕنال چھُ ژھانٛڈان ڈۄڈ کنال تُہۍ کٔرِو پانَے وۄنۍ ڈۄڈَس کنالَس کوتاہ گژھِ کَرورپَتہٕ کٔرِو بیٚیہِ پنٛژاہ لَچھ گوٚو ڈۄڈ کَرور سیوٚدُے ڈۄڈ کَرور گژھیو تۄہہِ بَرابَر کٲژاہ کَنسیشَن گژھِ ییٚتہِ چھِ آز تۄہہِ چھُو تیٚلہِ اَگر تُہۍ تُہۍ چھُنَہ روڈکُے زمیٖن ژھانٛڈان روڈُک چھُو تۄہہِ پَیی روڈ کِس کیٛاہ قۭمَتھ آسہِ

پَتہٕ زَن وَل شیتھ لَچھ تانۍ کَرو کنال کِنۍ شیٖتھ لَچھ تانۍ گژھیو کنال

تُہۍ کوٗتاہ تانۍ چھُ وَنان تُہۍ تہِ ؤنِو اورٕ وَل چلو

پَتہٕ تہِ کوٗتاہ کَم کَر بہٕ روڈُک روڈُک چھُ ویسے سارنٕے آسان پَتَہ یہِ چھِ کَرورَس گژھان پَتہٕ تٔمۍ پَتہٕ چھُ سو تۄہہِ بہٕ وَنان شیٖتھ شیٖتھ بَجاے زَن ترٛاو بہٕ رۄپیَس دَہ لَچھ سَتَتھ لَچھ تہِ گژھی کنال اَد تیٚلہِ مَہ مَجبوٗری مَہ چھِ تیٚلہِ سایٹہِ ہُنٛدُے تِمَن ییٚلہِ تِمَن پَتَہ چھِ ریٹ چھِ وٕکٮ۪ن واریاہ زیادٕ تیٚلہِ چھَنہٕ مَجبوٗری کیٚنٛہہ روڈُک ہیوٚن چلو تُہُنٛدۍ موٗجوٗب گوٚو تیٚلہِ پنٛژاہ پنٛژاہ لَچھ کَرو تیٚلہِ روڈٕ وَرٲے چھِ نظرِ تَل تہٕ مگر سُہ سُہ تہِ چھِ گژھان روڈٕ وَرٲے گژھِ توتہِ ہاف اگر ہُہ کَرور گژھِ ہُہ گژھِ توتہِ پنٛژاہ لَچھ اَگر روڈُک اگر ویسے اگر روڈُک گژھِ کَرور ہُتھ کٔرۍ تو ہاف سُہ گوٚو نَہ بَرابَر پنٛژاہ لَچھ سُہ کوٗتاہ گژھِ گژھنہٕ کیٚںٛہہ تہٕ مگر آز تۄہہِ چھُو پَے یورٕ چھِ پاپلیشَن چھِ بَڑان یورٕ تُہۍ وٕچھُو زمیٖن چھَنہٕ بانٛڈی بنٛڈٕ پوٗرِس چھِنہٕ زیادَے زمیٖنٕے تۄہہِ چھُو پَیی تُہۍ تہِ سوٗنٛچو توتہِ تُہۍ کیٛاہ کٔرِو تُہۍ کیٛاہ چھُ وَنان اَکہِ دۄیہِ دُے دمو نظر تُہۍ وٕچھنو تۄہہِ ووٚنمو مےٚ گۄڈٕ کَرور کَرور بَجاے ؤژھٕس بہٕ شیٖتھ لَچھ شیٖتھ لَچھ بَجاے ؤژھسو بہٕ شیٹھ شیٹھ بَجاے چھَس بہٕ وَنان پنٛژاہ تُہۍ تہِ سوٗنٛچو پانہٕ تہِ تٔمۍ مٔزیٖد چھُ سو بہٕ وَنان اَگر نہٕ تُہۍ روڈُک نِیِو تہِ روڈٕ وَرٲے ہسا گژھیو تۄہہِ پنٛژاہ چلو شُکریہ شُکریہ